ہیٚلو اسلام علیکُم ٹھیٖک چھِو حظ اَلحمدُ لِلہ تُہۍ چھِو حظ ٹھیٖک دَوا وٲلی چھِو حظ کُلۍ یِم دواہ وواہ کیٚنٛہہ تَوے یتھ کیٛاہ وَنان پٔتۍمہِ ہَفتہٕ تۅہہِ چھَو پیی موسم اوس خَراب حظ روٗد لوگُن روٗدٕ سۭتۍ حظ کھٔتۍ سِکیپ تہٕ یہِ تُہۍ وۅنۍ اَمہِ خٲطرٕ ما چھُو کانٛہہ دَوا وَوا کانٛہہ ہَتہٕ حظ یہِ پُلوامہِ حظ چھِ اَسہِ تھوڑا کھٔژ سِکیپ حظ تہٕ وۅنۍ اگر دوا وَنہِ ہٮ۪کھ کیٚنٛہہ تہٕ سۄ حظ أسۍ اَسہِ چھِ پہلۍ سوٗزۍمِتۍ تٔمِس پٮ۪ٹھ چھِ سٲرِی اَز أسۍ ڈِپٮ۪نٛڈ آسان تہٕ تۄہہِ چھَو پَیی اَز اَسہِ کَرے پٔتِم دَوا سٲری تہٕ مگر وۅنۍ گوٚو سِکیپ اَسہِ کھٔژ نا وۅنۍ زٕ دۅہہ سۅ سِکیبٕے اَچھا حظ مینکو زِب ہا اَچھا ٹھیٖک زٕ دۄہہ برٛونٛٹھ کَریو تَمہِ ساتہٕ تہِ باسٮ۪و اَتھ تَمہِ ساتہٕ درٛایو اَسہِ تہٕ تَمہِ ساتہٕ تہِ کَریو سوٗپَر سٹا تہٕ یہِ مٮ۪نکو زِپ کوٗتاہ چھُ یہِ کۭتِس پٮ۪وان تہٕ کَمہِ حِساب چھُ یہِ اَچھا حظ ٹھیٖک ٹھیٖک گوٚو دَہ ٹیٖن نِمو اَچھا تُہۍ حظ تۄہہِ چھَو توتہِ پَیی کہِ اَز اَز چھُس یتھ کیٛاہ وَنان اگر تُہۍ کُنہٕ ساتہٕ فرصت میلٮ۪و حظ تہٕ اَسہِ دیٖتو باغَس مَنٛز نظر نا اَسہِ چھُ کُنہِ باسان کُنہِ پَنَس زَردٮ۪ر تہِ نہَ یہِ ما چھِ سِکیپ سۭتی گوٚمُت کِنہٕ مےٚ دوٚپ اَچھا حظ ٹھیٖک اگر تۄہہِ باسٮ۪وٕ نا کُنہِ ساتہٕ ٹایم وایم میلٮ۪وٕ ہے اوٗرۍ حظ اَسہِ دیٖزیٚو باغَس مَنٛ یہِ گوٚو تُہٕنٛز واریاہ اگر تُہۍ یِیِو اَچھا ٹھیٖک تی ؤنٮ۪و مےٚ تہِ یہِ چھُ زیاد تَر روٗدٕ سۭتی کِنہٕ بیٚیہِ کُنہِ ما چھُ پھہلان وہلان نہَ حظ ژوٗنٛٹھٮ۪ن چھُ پن تہِ کیٛاہ وَنہو بہٕ تۄہہِ ژوٗنٛٹھٮ۪ن کیٛاہ چھُ وۅنۍ باسان وۅنۍ آ پُلوومے ییٖزیٚو تہٕ بہٕ چھُسو پرٛاران ٹھیٖک چھا چلو شُکریہ شُکریہ تُہُنٛد حظ شُکریہ وعلیکُم اَس